بہٕ چھُس پانہٕ گاندَربَلُک روزَن ووٗل میانہِ حِساب روڈٕس فرٛام روڈٕس ریلویز اِیَرپورٹٕس پَبلِک مےٚ چھِ باسان تِمَو منٛز پَزِ اسہِ یِمَن آپشَنَو منٛز پَزِ اسہِ روڈٕس ڈٮیٚولَپ کَرٕنۍ تہنٛد اِنفرٛاسٹرٛکچَر ڈیٚولَپ کَرُن تِکیٛازِ ییٚلہِ أسۍ وُنکیٚس وُچھان چھِ روٗڈ چھِ واریاہ تَنٛگ ایٚسپشلی خاص کو خاص کَر لِنٛک روٗڈ چھِ واریاہ کَمزور گاندَربَل ڈِسٹِرٛکَس منٛز تہٕ بَجہِ بَجہِ چَلینج یِم چھِ جام چھِ گژھان تھوڑا گاڑِ رُکِتھ چھِ جام گَژھان تِم پَزَن اسہِ کَنٹرٛوٗل کَرٕنۍ بَے تھرٛوٗ ایٚڈمِنِسٹرٛیشَن ہیٚکو أسۍ سُہ کٔرِتھ کَنٹرٛوٗل تِکیٛازِ اَتھ پٮ۪ٹھ چھِ ڈیٚولَپ کَرنٕچ ڈیٚولَپ کَرنٕچ ضروٗرت چھِ سَڑک بَڈراونٕچ روٗڈ وایڈِنِنٛگ چھِ ضروٗری اگر زٕے کارٕ چھِ آسان رُکِتھ واریاہ جام چھِ گژھان باقٕے ہَتھ گاڑِ چھِ گژھان پٔتۍ کِنۍ رُکِتھ یا آٹو رِکشہ بَسٕز